یَتھ منٛز چھِ بَڈگام ڈِسٹِرٛکَس اگر کَتھ کَرو یَتھ منٛز چھِ واریاہ کینٛہہ یِم اۭں اِمامباد یَتھ أسۍ وَنان چھِ یور ٹیوٗرِسٹہٕ ہیٚکان ٹرٛیوٕل کٔرِتھ ہَن کہِ یِمَن چھِ واریاہ زیادٕ اَکھ اہمیت آسان پَننؠن پَننؠن جایَن منٛز یِتھۍ کٔنۍ زَنہٕ أسۍ چھِ ساروی کھۄتہٕ بوٚڑ مانان أسۍ اگر کَنٹری نؠبَر کَتھ کَرو سوٗدی عربی یَتھ منٛز خانے کابا چھُ مُسلمانَن ہٕنٛز گۄڈنِچ پہچان یَتھ أسۍ وَنان چھِ سون قبِلہٕ یُس خانکاب چھُ اگر أسۍ کشمیٖرٕچ کَتھ کَرو کَشمیٖرَس منٛز تہِ چھِ واریاہ زیادٕ عمامبر یِتھ کٔنۍ ڈَب بانڈی پورہ چھُ اکھ تَتہِ چھُ اکھ آستان سُہ چھِ واریاہ زیادٕ یِم چھِ وَنان گَرَم آستان گَرَم آستان مطلب یہِ تہِ تَتہِ منٛگان چھِ سُہ چھُ قبوٗل نیران یا پَخر پوٚر چھُ یا ژارِ شریٖف چھُ ژارِ شریٖف تہِ چھِ واریاہ زیادٕ لُکھ یِوان یا مُخدم صٲبُن چھُ یِم چھِ کیٚنٛہہ جایہِ یِم ریلِجَس پٕلیس یِم ٹیوٗرِسٹَن خٲطرٕ تہِ چھِ آمژٕ بنٲیِتھ مطلب ٹوٗرِسٹ چھِ تور ٹریوٕل کران تور یِوان گژھان تہٕ بیٚیہِ یِمَن جایَن ہٕنٛز چھےٚ مطلب أکِس عام کٲشرِس واریاہ زیادٕ ماے مُحبت پنٕنہِ وِیژھنایہِ سۭتۍ چھُے اکھ مُحبت کَران یِمَن جایَن کیٛازِکہِ تٔمِس چھےٚ پَتہٕ تٔمِس چھےٚ واریاہ زیادٕ عقیٖدَت آسان یِمَن جایَن سۭتـ بیٚیہِ ہِندوستانَس منٛز تہِ چھِ واریاہ اِتھ کٔنۍ درگاہ شٔریٖف چھُ یَتھ منٛز کَشمیٖرَس منٛز سُہ تہِ چھُ یِوان واریاہ بوٚڑ ماننہٕ بیٚیہِ واریاہ واریاہ واریاہ زیادٕ چھِ یہِ چھِ اِنسان سُنٛد عقیٖدٕ آسان یَتھ پَتہٕ سُہ اَکھ شکٕل چھِ دِوان یَتھ اِمعب چھِ وَنان تَپَن چھِ یہِ یَتھ جایہِ اگر کینٛہہ منٛگو یا اَشمُکام چھُ یَتھ جایہِ اَگَر أسۍ کینٛہہ منٛگو سُہ گَژھِ قبوٗل تہٕ یِم چھِ یِتھٕے چیٖز آسان کہِ یِمَن پؠٹھ چھُ عقیٖد پانَے گژھان اِنسانَس